مےٚ چھِ کَٹِنٛگ اینٛڈ ٹیلِنٛگ ہیٚچھمٕژ پُلوامہِ آی ٹی آی سٮ۪نٹَرَس منٛز مےٚ چھِ تَتہِ ہیوٚچھمُت بَناوُن پھٮ۪رَن فِراک سوٗٹھ کمیٖز شَلوار یِم ہیٚچھۍ مےٚ تٔتۍ بَناوٕنۍ وۄنۍ چھِ نٔے نٔے ڈِزایِن آسان مطلب یِم آز کَل لیڈیٖز لاگان چھِ مَرٕد لاگان چھِ یا بَچہِ لاگان چھِ یِم چھِ یِم چھَس بہٕ وۄنۍ وٕچھان یوٗٹیوٗبَس پٮ۪ٹھ پَتہٕ چھَس بہٕ سِلٮ۪کٹ کَران تَمے پٮ۪ٹھ تَمے پٮ۪ٹھ چھَس بہٕ ڈِزاین وٕچھان کیٛاہ چھِ آز مطلب کہِ آز چھِ لٔڑکی لاگان شاٹٕس چھِ لاگان گَرارا چھِ لاگان اے شیپ چھِ لاگان یہِ اے شیپ چھِ لاگان یِمَے چھَس بہٕ وٕچھان یوٗٹیوٗبَس پٮ۪ٹھ یِمَے چھَس بہٕ سِلٮ۪کٹ کَران تہٕ یِمَے چھَس بہٕ مطلب سُوان پَتہٕ تہٕ کَسٹَمَرَن خٲطرٕ ہاوان یِم نٔے نٔے ڈِزایِن یِم تِم اَنان چھِ پَلو تہٕ بہٕ چھَس تِم ڈِزاین کَران